مےٚ چھُ وسیمہ ناو مےٚ پوٚر ٹینتھس تانۍ تَمہِ پَتہِ ٲسس بہٕ بیہتھٕے آسان گرے آسان پَتہٕ ٲسس بہٕ سونٛچان بہٕ کیاہ کرٕ وۄنۍ وۄنۍ چھُنہِ بہٕ ٲسس بور گژھان بیٚیہِ ٲسۍ پَتہٕ تھوڑا بہت پَتہِ کِچنٕچ کأم کران بہٕ ٲسس پَتہٕ مَمس تہِ دوان مدد تَمہِ پَتہٕ ٲسس بیٚہتھے آسان تَمہ پَتہٕ وون مےٚ مَمن کیٚنٛہہ کر کیاہ بیٚہکھ بِہتھ تَمہ پَتہ کوٚر مےٚ بُٹیکس سۭتۍ پَتہٕ ہیٚوچھ مےٚ یِہے کٲم سٕژٕ کٲم تَمہ پَتہٕ کٕنٕنۍ بِزنٮ۪س ٲسۍ ہیچھان گرے کُٹھِس منٛز کٲم بیٚہان بیٚہان پَتہٕ کوٚر مےٚ زیادٕ زیادٕ اتھ سۭتۍ پَتہٕ آز چھُ مےٚ بوٚڑ بارٕ بُٹیک آز چھِ مےٚ سۭتۍ پانٛژھ شیٚے کورِ تَمہِ موجوب گٔے کٲم تہٕ پَتہٕ تہِ چھُ مےٚ آز وِنکیٚس ہر کانٛہہ ڈِزاین تگان بیٚیہِ چھس وِنکیٚس سوٗٹ تہِ سُوان ابیا تہِ سُوان پھیرن تہِ بناوان ہر کانٛہہ ڈِزاین چھِ أسۍ سوٗٹ بناوان ونکیٚس چھِ یِم پَننہِ اتھہِ پونٛسہِ زینان وِنکیٚن چھِنہِ بہٕ کٲنٛسہِ منگان مےٚ دِ پونٛسہِ ہوٗ یہِ وِنکیٚس چھُ مےٚ ہر کانٛہہ چیٖز انان پانے میک اپ چیز تہِ بیٚیہِ چھُ مےٚ میک اپ پَسنٛد یہِ سوٗٹ پَسنٛد بہٕ چھس زیادٕ سوٗٹ انان مےٚ چھُنہ سۄن پَسنٛد بیٚیہِ چھِ مےٚ چپس تہِ ڈیو پَسنٛد وۄنۍ چھِنہٕ بہِ کھیٚوان کیٚنٛہہ وۄنۍ چھُ مےٚ میوے ہوت کھیٚوان میوٕ چھُ گژھان ٹھیٖک تَمے موجوب بیٚیہِ چھُ مےٚ یہِ ہر کٲم پَسنٛد مان ژٕ ہمساے تہِ پَسنٛد ہر کانٛہہ سٕژ آسان ٹھیٖک پٲٹھۍ پکان تہٕ مےٚ چھِ بٲے زٕ تہِ بیٚنہِ زٕ باین چھُ مےٚ دُکان مان ژٕ مےٚ کٔر پَننی بزنٮ۪س مےٚ چھِنہٕ کٲنٛسہِ پونٛسہِ وونٛسہِ منٛگان کہیٖنۍ مےٚ اوس شوق بہٕ گَژھہِ پَنٕنۍ پونٛسہٕ زینٕنۍ مےٚ اوس بَچپن پٮ۪ٹھ شوق بہٕ گَژھہٕ نہٕ کٲنٛسہِ ڈیڈیس منٛگٕنۍ پونٛسہٕ کہیٖنۍ بہٕ چھس ہر کیٚنٛہہ منٛگان پَنٕنۍ پونٛسہِ آسان تہِ تمے خرچاوان ییٚلہ مےٚ خۄش چھُ گژھان تی چھِ ونان یہِ مےٚ خۄش چھُ گژھان بہٕ چھس سوٗٹ تہِ انان تِمن پونٛسن کیٚنہہ تہِ آسان بناوان مَمس انان سوٗٹ ڈیڈیس تہِ انان کیٚنٛہہ چیٖز مےٚ چھُ تگان ہر کانٛہہ ڈِزاین یہِ سوٗٹ ووٗٹ سُوُن بیٚیہِ چھِ مےٚ بیٚیہِ چھِ میک اپ تہِ کٕنان دُکانس پٮ۪ٹھ دُکان تہِ چھُ اسہِ پَننُے أتی مان ژٕ مکانس سۭتی مےٚ چھُ باین تہِ بزنٮ۪س پَنُن اسہِ تہِ بزنٮ۪س پَنُن تَمہِ موٗجوب بیٚیہِ چھُ مےٚ بیٚنہِ اکھ تہِ بیٚیہِ چھُ مےٚ